سٲنِس ضعلَس منٛز چھِ واریاہ یِم فٮ۪کٹرٛی مطلب واریاہ یِم بِلڈِنگ آمژٕ بَناونہٕ یَتھ منٛز واریاہ واریاہ کامہِ چھِ گژھان ییٚتہِ چھِ فِسٹرٛی سٮ۪کٹر فِشری سٮ۪کٹر ییٚتہِ گاڈٕ چھِ وۄپدا مطلب پہ پٲدٕ یِوان کرنہٕ اٮ۪گرِکَلچر مٮ۪نِفٮ۪کچرِنٛگ چھِ اٮ۪گرِکَلچر زٔمیٖن دٲری ہُند سٮ۪کٹر چھُ ییٚتِکۍ زٔمیٖن دار چھِ گژھان تور تَتہِ رَٹان نٔوۍ نٔوۍ تِمَن نِش ٹِپٕز کہِ أسۍ کِتھ پٲٹھۍ کَرو زٔمیٖن دٲری کَمہِ حالہٕ کرو زٔمیٖن دٲری کہِ کَتھ سٮیٖزنَس منٛز کُس ہیوٗ چیٖز روزِ ٹھیٖک سٔروِس سٮ۪کٹر چھِ سٔروِس سٮ۪کٹرَن منٛز چھِ گاڑٮ۪ن گژھان سٔروِس واریاہن واریاہَن چیٖزن یِوان تھیٖک کرنہٕ چھلنہٕ یِوان